اگر أسۍ کَپوارہ ضِلٕچ کَتھ کَرو تہٕ مےٚ چھِنہٕ وٕچھمُت وٕنیُک تام زِ ییٚتہِ چھِ کانٛہہ یُتھ اِنِشیٹِو آسان یا گارمٮ۪نٛٹ طرفہٕ چھِ یِژھ کانٛہہ کٲم گژھان ییٚمہِ سۭتۍ یہِ سون اِنوارامٮ۪نٛٹ چھِ یہِ سُنٛد أنٛدۍ پوٚک چھُ یا یہِ چھِ یِوان کَنزٔرٕو کَرنہٕ یعنی کہِ بَچاونہٕ مےٚ چھِنہٕ پنٛنہِ زندگی منٛز وٕنیُک تام وٕچھمُت کِہیٖنۍ کَپوارہ ضِلَس منٛز چھِ یُتھ یِوان کینٛہہ گارمٮ۪نٛٹ کہِ طرفہٕ چھِ یِوان کینٛہہ اِتھۍ میجرٕز اِنِشیٹ کَرنہٕ تہٕ لُکھ چھِ واریاہ زیادٕ اثرزَدٕ روزان اگر اَکھ نیچرَل رِسورٕس اگر أسۍ وٕچھو یا سون اِکوسِسٹَم اگر أسۍ وٕچھو اگر نہٕ یہِ پرٛزٔرٕو تھاوہون تِکیٛازِ یہِ چھِ آسان جَنریشَن ٹُہ جَنریشَن یعنی کہِ اٮ۪کہِ پٲداوار پٮ۪ٹھ بیٚکِس پٲداوار تام تہٕ پنٕنۍ پٲداوار اَصٕل پٲٹھۍ تھاوٕنۍ اَتھ خیال تھاوُن یہِ چھِ ہر أکِس عام نفرٕ سٕنٛز ضٔروٗرت ضٔروٗری چھَنہٕ زِ گارمٮ۪نٛٹ ہایہِ اَسہِ اِنِشیٹِو یا گارمٮ۪نٛٹ کَڑِ کیںٛہہ تِتھۍ پرٛوگرام یِمو سۭتۍ أسۍ نیچرَل یہِ چھِ تِہٕنٛز ذِمدٲری مگر یہِ چھِ أکِس آ عام واسی یُس چھِ آسان اَکھ عام نفر تٔمۍ سُہ گژھِ پانہٕ پنٛنِس اِکوسِسٹَمَس پنٛںِس اِنوارَمٮ۪نٛٹَس منٛز پانَے اَکھ ہٮ۪لٕپ کَرٕنۍ یعنی کہِ نظرگُزر تھاوٕنۍ کُلۍ کٔٹۍ گژھن نہٕ ژَٹٕنۍ اگر وۄنۍ ژوٚت تمہِ بدلہٕ گژھن دَہ لاگٕنۍ یِتھَے کَنۍ اگر سٲری تھاوَن پَنٛنہِ پنٛنہِ جایہِ پنٛنہِ پنٛنہِ حدَس تام اَتھ نظر تہٕ مےٚ چھَنہٕ باسان سٲنۍ اِنوارَمٮ۪نٛ کیٛاہ گژھِ خراب تہٕ لُکھ تہِ گژھن امہِ سۭتۍ اثرزَدٕ کِہیٖنۍ یوٗت سون اوٚنٛد پوٚک روزِ اَصٕل تیوٗت روزو أسۍ اَصٕل یوٗت سون اوٚنٛد پوٚک روزِ ٹھیٖک تمہِ پٔتۍ روزو أسۍ تہِ ٹھیٖک تہٕ گارمٮ۪نٛٹ چھِنہٕ تِتھۍ کانٛہہ اِنِشیٹِو وٕنیُک تام کھُلٲومٕتۍ کینٛہہ کَپوارہ ضِلَس منٛز